سٲنِس وِلیجس منٛز یِم پاپوٗلر ریمِڈیز چھِ وٮ۪ٹ گٮ۪ن کرنہٕ خٲطرٕ اِستعمال کرنہٕ یِوان تَتھ منٛز چھُ یِوان کھٔزر تہٕ دۄد اِکوَٹے کٮ۪ھنہٕ بیٚیہِ چھُ تَتھ منٛز أسۍ تٔھنۍ تہِ کھٮ۪وان بیٚیہِ چھِ أسۍ مینٛگوو تہٕ دۄہ یوٗز کران ڈرٛاے فروٗٹس چھُ یِوان اِستعمال کرنہٕ صبُحن چھُ یِوان کیل تہٕ دۄد اَکوَٹٕے کٮ۪ھنہٕ بیٚیہِ چھ واریاہ کیٚنٛہہ چیٖز یِمو سۭتۍ أسۍ گٮ۪ن وٮ۪ٹ کرنٕچ کوٗشِش کران چھِ